اَز حظ چھِ ییٚکیٛاہ گرم گرمَس مںٛز چھِ واریاہ مٔہیہِ وۄتھان دَپان چھِ یِمَن مَہیو سۭتۍ ڈینگیوٗ چھِ مَلیریا چھُ پھٲلان یِموُے سۭتۍ أسۍ چھِ کَران کٲم أسۍ چھِ زالان گُڈنایٹ چھِ زالان ہِٹ چھِ اَنان سُہ چھِ زالان تمہِ کہِ وجہ سۭتۍ چھُنہٕ مٔہیہِ اندر یِوان کِہیٖنۍ بیٚیہِ چھِ اَسہِ دارِ درواز یُتھُے شام چھِ واتان أسۍ چھِ کَران بنٛد بیٚیہِ چھِ أسۍ صفٲیی تھاوان واریاہ آب واب چھِنہٕ دِوان جمع گژھنہٕ کُنی بانَس منٛز کیٛازِکہِ اگر آب چھِ جمع گژھان دَپان یِم چھِ تٔتھی وۄتھان اِسلیے چھِنہٕ أسۍ آب واب تھوان کُنی جمع کٔرِتھ جھالہِ دارِ چھِ تھاوان مطلب درواز چھِ سۭتی سۭتی بنٛد کَران مٔکریٛار چھِنہٕ أنٛدۍ پٔکۍ تھاوان کِہیٖنۍ تمہِ کہِ وجہ سۭتۍ چھِنہٕ اَسہِ یِم مٔہیہِ ؤہیہِ چھِنہٕ یِوان کِہیٖنۍ وۄنۍ اگر تَپھ کھَسہِ تہِ کُنہِ وِزِ أسۍ چھِ ڈاکٹَرَس چھِ گژھان جلدی دوا چھِ اَنان دَوا چھِ اَصٕل پٲٹھۍ کھٮ۪وان صاف ترٛیش چھِ چٮ۪وان تہٕ تمہِ وجہ سۭتۍ چھِ فرق گژھان گنٛدگی صفٲیی چھِ پانَس أنٛدۍ پٔکۍ تھاوان گَرَس منٛز چھِ تھاوان پانَس چھِ تھاوان موٚکُر آب چھِنہٕ چٮ۪وان کینٛہہ صاف آب چھِ چٮ۪وان مٔکریٛار چھِنہٕ دِوان جمع گژھنہٕ کِہیٖنۍ

بیٚیہِ چھِ یِمَے گُڈنایٹ چھِ زالان تمہِ کہِ وجہ سۭتۍ چھِ یِم مٔہیہِ پٔہیہِ مَران اِمو چیٖزو نِش چھِ أسۍ گنٛدگی ونٛدگی نِش روزان دوٗرٕے تہٕ بیٚیہِ چھِ اگر کینٛہہ کُل وُل گوٚن کُل تہِ آسہِ تِمَن منٛز تہِ چھِ یِم مٔہیہِ گژھان جمع تِم تہِ چھِنہٕ أسۍ گاسہٕ واسہٕ دِوان جمع گژھنہٕ کِہیٖنۍ سُہ تہِ چھِ أسۍ ژَٹآن